وعلیکُم سَلام آغا سَلام علیکُم تُہۍ چھِو حظ ٹھیٖک شُکر شُکر آ تُہۍ چھِو حظ ٹھیٖک بِلکُل بِلکُل جِناب ٹوٗر اینٛڈ ٹرٛاولٕز پیٚٹھ ؤنِو فرمٲیو حظ اَہَن حظ آ

بِلکُل جِناب أسۍ چھِ کَران یِہَے کٲمٕے اَمہِ خٲطرٕ چھِ أسۍ ییٚتہِ تہٕ تُہۍ کٔژ نَفر چھِو تہٕ کوٚت چھُ گَژھُن

تۅہہِ کوٚروا گۅڈٕ موٗلوٗم حظ اَچھا تُہۍ کٔہۍ پیٚووٕ اورٕ ٹِکَٹ اَسہِ چھِ اَکٕے ریٚٹ کٕنان اَسہِ نِش چھَنہٕ ژوٗر وور کیٚنٛہہ حظ أسۍ چھِ کَران اَکٕے ریٚٹ اَسہِ چھِ وُہ ساس ٹِکٹہٕ نہَ حظ نہَ حظ سُہ چھُ آسان فرٛاڈٕے چھُناہ آسان مےٚ چھُ وُہ ساس اَسہِ چھِ وُہ ساس کٔرمٕژ ییٚتہِ ٹِکَٹ أسۍ چھِ وُہ ساس ہیٚوان بَرابر تُہۍ کوٚت واتنإنۍ چھِ اَوا تُہۍ کٔژ نَفر چھِو تہٕ کٔمہِ کٔمہِ دۅہ چھُو یُن تۅہہِ حظ نہَ اَرداہ گَژھِ نہٕ کیٚنٛہہ حظ کُنوُہ گَژھنو ساس رۅپیہِ ترٛاوہو تۅہہِ وۅنۍ آ کُنوُہ گَژھن

اَدٕ سا چَلو کیٚنٛہہ چھُنہٕ پرواے تہٕ کُنوُہ تہٕ کَر چھُ گَژھُن تۅہہِ تہٕ تُہۍ کَر یِیِو یوٗر حظ دُکانَس پیٚٹھ ڈاکمینٛٹٕس چھِو دیُن تۅہہِ اَکھ چھِو دیُن تۅہہِ پاسپورٹ پاسپورٹ چھُوا بَنٲوِتھ اَکھ چھُ اَکھ چھُ اَنُن پاسپورٹ حظ بیٚیہِ چھُ اَنُن آدار کارڑُک آدارکارڑُک فوٹوٗسِٹیٚٹ بَس یِمے زٕ زٕ ڈاکمیٚنٹٕس چھِ اَنٕنۍ تۅہہِ بیٚیہِ فوٹوٗ ترٛےٚ فوٹوٗگرٛاف ترٛےٚ چھِ اَنٕنۍ پیٚمینٛٹ ییٚمہِ ساتہٕ تُہۍ یِم ڈاکمینٛٹٕس أنِو تۅہہِ چھُو فِلحال یوٗر یُن دُکانَس پیٚٹھ تۅہہِ چھِو پَنٕنۍ ڈاکمینٛٹٕس اَنٕنۍ ییٚلہِ بہٕ تُہٕنٛدۍ ڈاکمینٛٹٕس ترٛاوٕ پَتہٕ کَرہو بہٕ تۅہہِ کال تُہۍ واتوٕ کال تہٕ اَکھ چھُو اَنِنۍ تۅہہِ تَمہِ ساتہٕ پَنٕنۍ پیٚمینٛٹ تہٕ بیٚیہِ دِمو دِمو یوٗرٕ تۅہہِ پَتہٕ ٹِکٹ کٔژِ دۅہۍ آسہِ کیٛاہ آسہِ تۅہہِ ٹِکَٹ تہٕ سُہ نِیِو تُہۍ تَمی ساتہٕ یہِ چھُ یہِ چھُ اِکنامی کٕلاس اَتھ منٛز چھُو تۅہہِ میلان کھیٚن چیٚن میلوٕ تۅہہِ اَتھ منٛز اَکہِ ٹایمہِ یہِ ہسا یہِ اَکہِ ٹایمُک کھیٚن چیٚن میلوٕ تۅہہِ اَہَن سا آ وۅنۍ کَر چھُو یُن تۅہہِ تۅہہِ کَر چھُ گَژھُن حظ چَلو ٹھیٖک چھُ تہٕ مےٚ کٔرۍزیٚو کال تُہۍ تہٕ بہٕ یاسا مےٚ چھُ یوٚہے نَمبر چھُ مےٚ چَلان یتھ کٔرِو تُہۍ کال تہٕ تمٔۍ تَمہِ ساتہٕ کٔرۍزیٚو مےٚ کال بہٕ آسہٕ آفسَس پیٚٹھٕے تہٕ بہٕ کَرہو تُہۍ أنۍزیٚو یِم ڈاکمینٛٹٕس سٍتۍ تہٕ بہٕ کَرٕ تُہٕنٛز کٲم کیٚنٛہہ چھُنہٕ پَرواے تہٕ اِنشااللہ تَمہِ دۅہ کٔرِو تُہۍ کال بہٕ یِمہٕ بہٕ کَرہو بہٕ کَرٕ تُہٕنٛز کٲم چَلو چَلو ٹھیٖک حظ چھُ اَدٕ اَدٕ اَدٕ